زِ مےٚ چھِ واریاہ چیٖز خۄش کران ییٚلہ بہ صُبحٲے وۄتھان چھُس ییلہ بہ صُبحٲے وَتھان چُھس تہٕ بہ چھُس گوٗڑٕ وٕچھان پَننہ دارِ کِن تٔم سُہ سن سیٚٹ یُتھے صُبحٲے ڈان اینڈ سَن سیٹ یُس واریاہ زیاد خوٗبصورت چھُ آسان نَظارہ پَتہ ییلہ وَتھان چھُس بہ پَتہ چھُس بہ گژھان سکوٗل تَتہ چُھ واریاہ زِیاد مَزٕ بیٚیہِ چھِ تَتہِ آسان بیٚیہِ سُہ کُس نہٕ بہٕ چھُس واریاہ گِندان چیوان چیوان تہِ چھُ پران تہِ چھُ سُہ چھُ مےٚ واریاہ ہیپی کران تور یِتھ چھُ پتہٕ چھُس بہٕ گژھان قُرآن سبقَس سُہ چھُ سارِویو کھۄتہٕ زیادٕ تَتہِ تَتہِ چھُ مےٚ زیادٕ سارِوے کھۄتہٕ زیادٕ مزٕ یِوان ییٚلہِ تِم تمہِ پتہٕ چھُس بہٕ گسان گِندنہِ فُٹ بال گِندنہِ یُس سارویو کھۄتہٕ زیادٕ تَتھ تہِ چھِ مےٚ مزٕ یِوان یَتھ مےٚ سَتھ ٹرافی چھِ زیٖمٕتۍ بیٚیہِ چھُس بہٕ گِندان آز چھُس بہٕ گندان بینکَس آز چھُ مےٚ شیٖتھ ساس تنخواہ بہٕ چھُس گِندان بینکَس آز زِ یِم یِم چیٖز چھِ مےٚ تھاوان ہیپی چھِ مےٚ کھیوٚن چیوٚن تہِ تھاوان ہیپی بہٕ چھُس کھٮ۪وان دۄہَس ژورِ پھِرۍ بتہٕ